ییٚلہِ مےٚ گۄڈنٮ۪تھ ڈرٛایِنٛگ کٕلاس جۄیِن کوٚر تَتہِ ہیٚچھۍ مےٚ واریاہ واریاہ چیٖز یِم تَتہِ سیٖنِیَر ٲسۍ تِمو ہیٚچھنٲوس بہٕ واریاہ چیٖز یُس نہٕ مےٚ تَگَان اوٗس یہِ پیٚنسَل ویٚنسَل رَٹُن کیٚنٛہہ تِمو ہیٚچھنٲوِس بہٕ یہِ بیٚیہِ چھِنہٕ لاینہِ نیٚبَر آسان کَلَر کَرُن کیٚنٛہہ بیٚیہِ چھِ آسان آرام سان بیٚہُن گۄڈٕ گۄڈٕ چھِ پیٚوان باڈی سیوٚد تھاوٕنۍ تہٕ بیٚیہِ چھُ پیٚوان پَتہٕ یہِ سامان یُس آسہِ سیٚود سایڈَس أکِس پٮ۪ٹھ تھاوُن تہٕ تمہِ سۭتۍ چھِ ڈرٛایِنٛگ اصٕل گژھان